تُہۍ ؤنِو سا مےٚ جسمٲنی ورزش کۭژہ اہم چھِ ضروٗری چھِ أکِس انسان سٕنٛدِ خٲطرٕ جسمٲنی ورزش چھِ أکِس انسانس خٲطرٕ تیٖژہ ضروٗری مطلب کہِ اگر أسۍ کُنہِ جایہِ کینٛہہ تکلیٖف چھُ آسان مطلب کینٛہہ چھِ زنٛگن چھِ کران دگ مطلب نرین چھِ کران دگ مطلب أسۍ چھِ مطلب کُنہِ ساتہٕ چھِ أسۍ مطلب کینٛہہ تہِ کران مطلب أسۍ چھِنہٕ نٮ۪بر نیران کہیٖنۍ تہِ أسۍ چھِ أکسٕے جایہِ بیہوان مطلب اسہِ پزِ نہٕ أکسٕے جایہِ بِہُن کینٛہہ مطلب اگر کُنہِ ساتن أسۍ پران چھِ مطلب أسۍ چھِ پران برابر دۄہس یِتھُے أسۍ مۄکلاوو برابر دۄہس پٔرتھ أسۍ چھِنہٕ پتہٕ تھوٚد وتھان کہیٖنۍ پتہٕ چھِ أسۍ اکثر کران مطلب زنٛگن کران دگ نرین کران دگ سۄ چھِ کران امی وجہہ کِنۍ مطلب اگر أسۍ تھوڑا بہت ورزش تہِ اسہِ ہا کٔرمٕژ مطلب کہِ اسہِ أسۍ پرہاو ترٛین گنٛٹن تہٕ أڈس گنٛٹس یا گنٛٹسٕے کرِہاو ورزش تیٚلہِ تہِ روزٕ ہو أسۍ مطلب صحت روزِ ہا اصٕل مطلب کہِ اسہِ گژھِ ہا نہٕ کٔہٕنۍ اسہِ پٮ۪یہِ ہا نہٕ مطلب تکلیٖف یی ہا نہٕ اسہِ کہیٖنۍ أسۍ چھِ آز عام کران یہِ مطلب کہِ آز چھِ مطلب دپان اہو کانٛہہ چھِ پران أسۍ چھِ دپان نہ أسۍ کتہِ نژو أسۍ تہِ پرو مطلب أسۍ گٔژھ برٛونٛٹھ گژھٕنۍ مطلب آز چھِ آز چھِ سُے دور چلان مطلب کہِ کمپٹشن چھُ زیادٕ امی موٗجوٗب چھِ أسۍ دپان مطلب کہِ کمپٹشن چھُ ضروٗری مطلب تیٚلہِ تہِ چھِ مطلب ورزش چھِ ضروٗری کرٕنۍ اگر أسۍ ورزش کرو اسہِ روزِ صحت ٹھیٖک ییٚلہِ اسہِ صحت ٹھیٖک روزِ تیٚلے ہٮ۪کو أسۍ مطلب کینٛہہ کٔرتھ تہِ ییٚلہِ نہٕ اسہِ یہِ مطلب ورزش کرٕوٕے مطلب أسۍ بیہمو أکسٕے جایہِ پرو مطلب واریاہ پرو مطلب دپو وۄنۍ کتہِ ییتِس کالس أسۍ ورزش کرو تیٖتس کالس پرو أسۍ بیٚیہِ ہن تہِ مہ چھُ گژھان مطلب پتہٕ چھِ انسانس منٛز چھِ یِوان واریاہ مطلب پتہٕ چھِ آز چھِ زیادٕ بیٚیہِ بٮ۪مارِ مطلب کینٛہہ تہِ چھُ آسان گژھنے تہٕ زنٛگن چھِ آسان دگ کٔرمٕژ نرین چھِ آسان مطلب یہِ چھِ گژھان امی وجہہ سۭتی أسۍ چھِنہٕ ورزش کران کہیٖنۍ اسہِ پزِ ورزش کرٕنۍ اصٕل پٲٹھۍ پرُن تہِ چھُ ضروٗری مگر ورزش تہِ چھ اسہِ ضروٗری کرٕنۍ تہِ